ٲں گاندَربَلَس منٛز چھِ ٲں مطلب تَتہِ چھُ اَکھ مونوٗمیٚنٛٹ چھُ تَتہِ تَتہِ چھُ کھیٖر بھوانی چھُ تَتہِ اَکھ مَندِر سُہ چھُ یِوان قدیٖم زَمانکہِ حِسابہٕ چھُ سُہ یِوان تور تَتھ چھِ مَذہبی اہمیت بیٚیہِ چھُ تَتہِ اَمرناتھ چھِ تَپٲرۍ گَژھان یُس گاندَربَلَس منٛز چھُ سونمَرگ تَپٲرۍ کِنۍ تہِ چھِ ٲں یَتھ مذہبی تَتھ اہمیت یِوان دِنہٕ ٲں تِم تِم جایہِ چھِ تَتہِ تَتہِ تہِ چھِ یہِ چھِ گاندَربَل چھِ یِوان واریاہ زیادٕ سیاحتی تہٕ مَذہبی دایرو کِنۍ چھِ تور یِوان وا دُنیاکیٚو واریاہو زیادٕ تَر ہندوستانکیٚو واریاہو حِصو پٮ۪ٹھ سِیاحت لُطف اندوٗز گَژھنہِ